مطلب یُس ہسا یہِ مطلب یہِ چھُ سُہ چھِ ونان ہو ڈز سکولٕز ٹیچٕز آرٹس آینٛڈ کرفٹس ٹوٚ سٹونڈٹٕس مطلب کہِ مطلب یُس سکوٗل ٹیچر چھُ نہٕ أمس ٹیچرس چھِ لگان واریاہ زیادٕ محنت أمس بچس ہیٚچھناونَس منٛز کہِ أمس بَچس ہیٚچھناوُن کہِ کتھ کنۍ کیاہ چھُ ڈالز ہاوان پیٖپرَن پیٹھ نٲو بنٲوٕنۍ ہاوان یتھ زن أسۍ بوٹٕس چھِ ونان انگلش پٲٹھۍ مطلب سُہ أزکس زمانس منٛز چھُ کِلے یوان سُہ بچہِ چھِ تتھۍ بناوان چیٖز سانہٕ وقتہٕ زٕ اوس مطلب سانہٕ وقتہٕ کیاہ پرانہِ وقتہٕ اوس أس ٲسۍ مچ میژٕ سۭتۍ بناوان چیٖز پتہٕ آس تم آبس منٛز تراوان أس ٲسۍ رب تہِ میٚژ آڈروان پتہٕ آس تتھ چیٖز بناوان أسۍ ٲسۍ تتھ ڈالٕز یمن زن کٔاشِر پاٹھۍ گوٚڈنہٕ چھ ونان أسۍ زَن ٲسۍ تمے بناوان أسۍ ٲسۍ أسۍ ٲسۍ تمے گوٚڈنہٕ بناوان تہٕ تِمن گوٚڈنٮ۪ن تِمو گوٚدنیٚو سۭتۍ ٲسۍ أسۍ گنٛدان مطلب أسۍ ٲسۍ پنُن اسہِ ٲسۍ خوشی میلان تتھ سۭتۍ اگر أزکٮ۪ن بچن چھ ونہٕ مطلب کِلے یوان تم چھِ تتھ سۭتۍ گنٛدان تِمن چھِ ٹیچر تہِ مگر أسۍ چھ شُکر گزار ٹیچرن کہ یم اسہِ ہیٚچھناوان تِمن چھِ تُہنٛد قیمتی وقت اسہِ سۭتۍ لگان